اسلام علیکُم تُہۍ کٔم حظ چھُو اچھا خأرٕے اوسا عُمر صٲبس کیٛاہ دٔلیٖل کیٛاہ اوس نِیُن تۄہہِ کوٗتاہ چھُ نِیُن

ترٕٛہ ژَتجی کِلوٗ ہا کِنہٕ یہِ کۄکر ژَتجی یہِ گوٚو وزن واجیٚنۍ کِلوٗ وٲے وزن وٲے چھِی نِنۍ کِنہٕ کِلوٗ وٲے ژَتجی نگ نا ژَتجی ژتجی نگ چھا نِنۍ یِم کھسَن لگ بھگ سَتتھ کِلوٗ بوٗزتھا آ آ اچھا اچھا زٕ ہَتھ پنٛژاہ چھےٚ ریٹ ہٕنٛہ یِم چھِ گژھان ٹماٹر اَز شیٹھ رۄپیہِ کِلوٗ ٹماٹر ٹماٹر بوٗزتھا ٹماٹر کِلو گژھان اکھ ہتھ شیٹھ ژٕ وُچھ پانہٕ وۄنۍ کیٛاہ ریٹ چھِ چلان اَز بوٗزتھا ہَے وَتھ چھَنا بنٛد پتہٕ گٔے نہٕ سپلے بنٛد یِمن کۭژ ڈِمانڈ ہُریہِ اَسہِ چھُ پانس ریٹ گژھان ہاے بوٗزتھا سأرسےٕ سأرسےٕ تمام کۄکرن چھِ وُنکیٚن زٕ ہَتھ پانٛژھ ریٹ چلان ہے کیٛاہ چھُو کران ژٕ کیٛاہ اوس مےٚ لیٛوٗکھمُت پانٛژھ ستھ تےَ ژٕ چھُکھ مےٚ ونان اتھ کر ریٹ کم یوٗت کتہِ چھ أسۍ زینان یوٗتاہ کتہِ گژھِ یوٗتاہ کتھ پانژتأجی رۄپیہِ کتہِ گژھَن تیٛوٗت کتہِ گژھِی کم آ بہٕ چھُس دپان زٕہتھ پانٛژھ رۄپیہِ چھِ کلوٗ ژٕ کیٛاہ ونان چُھکھ پانٛژتأجی رۄپیہِ دِمے اَدٕ کیٛاہ وۄنۍ اگر ژےٚ اگر ژےٚ وۅنۍ اگر ژےٚ أسۍ شیٖتھٕ مان سَتتھ آسی ضروٗرت تیٚلہِ کرہوس کأم تیٚلہِ کرہوس پتہٕ اکھ ہتھ شیٖتھ رۄپیہِ کرہوس فاینل ریٹ بوٗزتھا حظ پَتہٕ آ اکھ ہَتھ شیٖتھ گژھِ فاینل وۄنۍ کتہِ نیرِ وۄنۍ وُچھو نا أڈۍ چھِ ڈۄڈ أڈۍ چھ زٕ آ یہِ چھُو وۄنۍ ژےٚ پانس تام پتہٕ کٔم گٔژھی ایلولیبٕل لۄکٕٹی چھِ ضروٗرت تہٕ لۄکٕٹی ہیٚہِ ہیٚس اگر ژٕ بٔڈۍ نِکھ ژٕ نہِ بٔڈی وُچھ سا کۄکر چھُ ہر کُنہِ قٕٔسمُک مگر اکھ ہتھ شیٖتھ رۄپیہِ اکھ ہتھ شیٹھ رۅپیہِ گٔژھی فاینل چانہِ موٗجوٗب بوٗزتھا شیٖتھ شیٖتھ شیٖتھ شیٖتھ بہٕ چھُس دُکانس پیٚٹھ اکھ ہتھ اکھ ہتھ شیٖتھ آ اکھ ہتھ شیٖتھ آ یہِ ہسا چھےٚ ریٹ اَز ریٹ گژھان کُنی اگر ژےٚ وُنکیٚن نِیُن چھُے وُنکیٚن چھُے مال پال پتہٕ گٔژھی یہِ شاٹ اَسہِ چھِی باہ کِلوٗ باہ نا اکھ ہَتھ شیٹھ وُچھتہٕ پتہٕ پانے کوٗتاہ کھسی ژےٚ پوٗنٛسہِ تِم پوٗنٛسہٕ ہیٚتھ یِیٖزِ دُکانس پیٚٹھ تہٕ بہٕ دِمے کۄکر توٗلِتھ آ آ تیٚلہِ ؤنۍ زِ تیٚلہِ ؤنۍ زِ جلدی پتہٕ ما گژھِ مےٚ یِم یِم تہِ ما مۄکلن تہٕ پتہٕ روٗزی یِتہٕ ییٚتھۍ اچھا آ اکھ ہَتھ شیٖتھ اکھ ہتھ پٍنٛژٕہ شیٖتھ تھأوۍ زِ یاد ریٹ ہٕنٛہ اچھا ٹھیٖکھ گوٚو چھُ چلو بیٚیہِ چھُوا ٹھیٖک آ بالٹیٖن مأرِتھ چھا نِنۍ کِنہٕ مارنے چھِ نِنۍ ہَے تیٚلہِ کھسَن مارنس پٲنٛژھ رۄپیہِ تہِ بیٚیہِ اکھ ہتھ پٲنٛژھ شیٖتھ رۄپیہِ گٔژھی یہِ خٔریٖدار مارنس لگہِ نا ٹایِم ژےٚ فاینل اَتھ ہَے نفرٕ ہا اکھ لگہِ مارنس

اکھ ہتھ پٲنٛژھ شیٖتھ مےٚ دوٚپ مارنےَ ما چھُ ژےٚ نِنۍ زِنٛدے اچھا چلو تُل تُل اکھ ہَتھ پٲنٛژھ شیٖتھ ہٕنٛہ تُل سا ٹھیٖکھ چھُ تُل سا تُل